پانٛژَن سٹیٹَن ہُنٛد ناو چھُ وٮ۪سٹہٕ بینٛگال دوٚیِم ناو چھُ کَرناٹکا ترٛیٚیِم ناو چھِ کیرالہ ژوٗرِم ناو چھُ اُترپرٛدیش تہٕ پٲنٛژِم ناو چھِ آندھرا پردیش